اَلسلامُ علیکُم ٹھیٖک پٲٹھۍ چھُو حظ اَہَن حظ ٹھیٖک گَرٕ بار چھِ حظ ٹھیٖک چھےٚ سٲری ٹھیٖک صحت وحت چھِ حظ ٹھیٖک اچھا کِژھ کٲمہ وٲمہ چلان اچھا یہِ حظ ٲسۍ سیٖمیٛنٹ بیگ نِنۍ آرکو سیٖمٮ۪نٛٹ چھِ حظ تۄہہِ کُس کُس حظ چھُو وٕنۍکٮ۪ںَس سِٹورَس پٮ۪ٹھ آرکَو سیٖمٮ۪نٛٹَس کیٛاہ ریٹ ویٹ حظ اچھا ہُم باقِیَن کیٛاہ گژھان ریٹ اچھا ساروی کھۄتہٕ درٛوٚگ کُس حظ چھِ یِمو منٛز اچھا یہِ چھِ حظ اصٕل سیٖمٮ۪نٛٹ اچھا کیٚنہہ کَنسیشَن وَنسیشَن داہ تٕرٛہ بیگ حظ ٲسۍ نِنۍ مےٚ چھِ گَرَس لاگٕنۍ مکانَس لاگٕنۍ کٲم یہِ ۂے تھاو اَہَن حظ تٕرٛہ بیگ حظ ٲسۍ ضوٚرَتھ اَہَن حظ کیٛاہ ریٹھاہ ویٹھاہ گژھِ یِتھ کَنَن تٕرٛہَن بیگَن تھوڑا کَر حظ وۄنۍ کَنسیشَن مےٚ چھِ نِنۍ تٕرٛہ بیگ حظ مےٚ چھِ کٲم لاگٕنۍ گَرِ تَوَے اَہَن حظ اچھا ٹھیٖک تہٕ وۄنۍ کَر نہٕ حظ نہ سیٖمٮ۪نٛٹ حظ گژھِ آسُن اصٕل نہٕ حظ نہ تُہۍ تھٲیِو یہ ٹی سی آی الٹرٛا یہِ حظ لَگہِ یہِ چھِ اصٕل سیٖمٮ۪نٛٹ حظ مےٚ تہِ بوٗز یی تہٕ وۄنۍ حظ ٲسۍ مےٚ تٕرٛہ بیگ ضوٚرَتھ وۄنۍ کَر حظ نِمہٕ بہٕ یِم تٕرٛہ بیگ تُہۍ کَر حظ چھُو اٮ۪ویلیبٕلَن اچھا مےٚ حظ ٲسۍ تٕرٛہ بیگ نِنۍ تہٕ اگر حظ بہٕ رٲزۍ یِم اَہَن حظ اَہَن حظ ٹھیٖک حظ چھِ ہاف پیمٮ۪نٛٹ کَرٕ بہٕ وٕنۍکٮ۪نَسٕے پگاہ حظ یی میون نفر یور تہٕ سُہ حظ نی پانَے بیگ تٕرٛہ بیگ چھِ تھاوٕنۍ پیمٮ۪نٛٹ حظ تھاو بہٕ وٕکٮ۪نَس ہاف پیمٮ۪نٛٹ کٔرِتھ پگاہ حظ یی میون نفر سُہ نی پتہٕ یَپٲرۍ پانَے یہِ تٕرٛہ بیگ سیٖمٮ۪نٛٹ بہٕ کَرمو تۄہہِ فون تِژ پھِر اچھا بیٚیہِ بیٚیہِ چھُ بَس فِلحال حظ چھِ سیٖمٮ۪نٛٹٕے نیُن تہٕ اگر بیٚیہِ پیوٚو کیٚنہہ ضوٚرَتھ تہٕ تیٚلہِ حظ یِم بہٕ یوٗرۍ دُکان چھُ نظرِ تَلٕے حظ بَس حظ یُتُے فِلحال تہٕ بیٚیہِ چھُس بہٕ مکانَس لاگان کٲم تہٕ ترٛہ بیگ سیٖمٮ۪نٛٹ ٲسۍ مےٚ ضوٚرَتھ پگاہ حظ سوزَن بہٕ نفر تہٕ پگاہ حظ گژھِ تٔسۍ سۭتۍ واتُن سیٖمٮ۪نٛٹ چلو ٹھیٖک حظ چھِ چلو وعلیکُم